السلام علیکُم مےٚ حظ چھُ یاد أسۍ ٲسۍ پٔتمہِ ؤرۍ یہِ ٲسۍ مکان بَناوان تہٕ اَسہِ گٔیٚے گرِ تھوڑا بہت برابلِم تہٕ وۄنۍ اوس مےٚ پیٚوان رَنُن تِمن موٚزوٗرن خٲطرٕ لگ بگ ٲسۍ تِم آسان دہ باہہ نَفر تِمن خٲطرٕ اوس پیٚوان تَیار کَرُن جلدی بیٚیہِ اوس تِمن خٲطرٕ پیٚوان مےٚ سٮ۪ٹھان نَفرن خٲطرٕ رَنُن موٚزوٗر تہِ ٲسۍ آسان پانٛژھ ٲٹھ نَفر تہٕ لگ بگ اوس دہن پندہن نَفرن خٲطرٕ پیٚوان رَنُن تَتہِ اوس پیٚوان زیادٕ جلدی پَہم رَنُن بہٕ ٲسٕس کوٗشش کران بہٕ ٲسٕس گیس لاگان دوٚنوے سایِڈ بیٚیہِ اَگر کیٚنٛہہ ہیٖٹر آسہِ ہا یا بیٚیہِ کیٚنٛہہ اِنڈکشن ہیٖٹر آسہِ ہا تہٕ بہٕ ٲسٕس زٕ ژور طٔریٖقہٕ اِستعمال کران اکھ ٲسٕس بہٕ ہورٕ لاگان رَیس کُکرَس منٛز بَتہٕ رَنُن یورٕ ٲسٕس بہٕ ہیٖٹرَس پٮ۪ٹھ تھاوان سیُن سَبزی کیٚنٛہہ یورٕ ٲسٕس بہٕ گیسس پٮ۪ٹھ تھاوان اَکہِ سایڈٕ کیٚنٛہہ تریش ویش یا بیٚیہِ سایڈٕ کیٚنٛہہ سیُن آسہِ ہا تہٕ ایٹ اےٚ ٹایم ٲسۍ ژور چیٖز گژھان تَیار تہٕ بیٚیہِ اَگر بہٕ کٲم کرٕ ہا بہٕ ٲسٕس تھاوان کالہٕ تہِ اوس مےٚ آسان تھوومُت سیُن ویُن کیٚنٛہہ ژٲرِتھ تہٕ صبُحن ٲسٕس بہٕ سُہ تہِ لاگان پَتہٕ تَمہِ سۭتۍ اوس مےٚ واریاہ مدد گژھان تہٕ مَگر ہُے ٲسٕس بہٕ کران تہٕ بیٚیہِ ٲسٕس بہٕ زیادٕ کٲم ہیوان پریشر کُکرس پریشرَس منٛز چھُ نہ جلدی گژھان تَیار تَتھ منٛزچھِ سِٹیٖم زٕ لگان تہٕ گٔیٚے تَیار تہٕ بہٕ ٲسٕس زیادٕ کٲم پریشر کُکرَسٕے ہیوان بیٚیہِ ٲسٕس بہٕ کٲم کران تہٕ سِنِس ٲسٕس بہٕ پھُکر وُکر تھاوان دِتھ تہٕ پَتہٕ ٲسٕس کٲم کران گۄڈٕ ٲسٕس پھُکر دِوان سِنِس ژھٕنان سُہ جلدی نِکرٲیِتھ پَتہٕ تھاوان یورٕ ٲسۍ مےٚ کڑٲے آسان تھٲومٕژ ریڈی تَتھ منٛز اوسُس بہٕ تیٖل آسان تھوٚمُت تَیار تہٕ یِوان جلدی تھٔتھۍ منٛز ترٲیِتھ یا کرٕ ہا کٲم گۄڈٕ دِمہٕ ہا سِٹیٖمٕے سِنِس تہٕ ییٖتِس ٹایمَس بہٕ یورٕ ٲسس گنڈٕ ونڈٕ ژاران بہٕ ٲسٕس دَپان ییٚتِس ٹایمَس سینہِ یہِ تہٕ یِیٖتِس ٹایمَس اَتھ تھاوو بہٕ یورٕ تھاوو بہٕ بَتہٕ پھیٖرِتھ ہورٕ گژھِ مےٚ ییٖتِس ٹایمَس سیُن تَیار تہٕ واریاہ ہربہٕ ٲسٕس بہٕ کران اِستعمال اَمہِ خٲطرٕ جلدی تَیار گژھنہٕ خٲطرٕ تہٕ بیٚیہِ اَگر کٲم کرٕ ہاو کُنہِ ساتہٕ کرٕ ہاو کٲم وُنہِ آسہِ ہا بَتہٕ جلدی رَنُن بہٕ ٲسٕس أڑۍ آبہٕ ۂنۍ تھاوان ہیٖٹرس پٮ۪ٹھ أڑۍ آبہٕ ۂنۍ تھاوان گیسس پٮ۪ٹھ أڑۍ ۂنۍ تھاوان رَیِس کُکرَس منٛز ترٛیو سایڈو اوس ترٛین چیٖزَن جلدی کھسان گرٮ۪کھ تہٕ لگاوان سُہ سۄرُے رَیِس کُکرَس منٛز تَتھ ترایو جلدی واے تہٕ گژھان اوس جلدی تَیار یا سیُن آسہِ ہا جلدی کُنہِ ساتہٕ تَیار کَرُن بہٕ تھاوہا کٲم کرٕ ہا اَگر مےٚ گنڈٕ آسہٕ ہن تَیار لگہٕ ہاکھ تِمے تٔلنِس اَگر سیُن آسہِ ہا ژَٲرِتھ لگہٕ ہاو سُے سِٹیٖم دِنۍ تہٕ تیٖتِس ٹایمَس ژَارٕ ہا یورٕ گنڈٕ یِم طٔریقہٕ ٲسٕس بہٕ اِستعمال کران جلدی تَیار گژھنس منٛز پَنُن سیُن بَتہٕ یہِ مےٚ تَیار آسہِ ہا کَرُن چلو شُکرِیہ